ہیٚلو آ ٹھیٖک تُہۍ چھِو حظ ٹھیٖک کٕم حظ چھِو

آ اَچھا آکِب صٲب چھِو حظ آ وَن حظ حُکما آکِب صٲب اَچھا ٹھیٖک اِنووا چھِ آ اِنووا چھِ ایٚویلیبُل اِنووا اِنووا چھِ ٹھیٖک مطلب جے کے زیٖرو نایِن بی نَمبرٕچ مطلب تَتھ گٔے اکھ زٕ ؤری ؤنہِ کَنٛڈِشَن چھِ واریاہ اَصٕل باقٕے سٔروِس تہِ کَرناوٮ۪س واریاہ ٹھیٖک چھِ کَمفٲٹیبُل

اِنووا واریاہ اَصٕل اَصٕل کَمفٲٹیبٔل چھِ واریاہ ٹھیٖک یہِ روزِ واریاہ اَصٕل بَنگَس خٲطٔر یہِ چھِ آ ڈرل ڈریوِنٛگ خٲطرٕ واریاہ اَصٕل

ٹھیٖک أسۍ حظ چھِ دۄہَس پٮ۪ٹھ تہِ دِوان تہٕ کٲنٛسہِ اَگر گَنٹہٕ خٲطٔر دۅن گَنٹَن تَمہِ خٲطرٕ دِوان ٹھیٖک چھُ تَمہِ حِسابہٕ دۄہ حِسابہٕ گژھِ اَلگ ریٹ تہٕ گَنٹہٕ حِسابہٕ چھِ اَلگ ریٹ حظ آ دۄہَس حظ چھِ اَلگ ریٹ تہٕ گَنٹہٕ حِسابہٕ چھِ اَلگ ریٹ حظ گوٚو تۄہہِ چھُو فُل ڈیٚے حظ ضروٗرت فُل ڈیٚے خٲطٔر حظ روزِ تُہٕنٛدِ موٗجوٗب حظ روزِ ژور ساس حظ تہٕ یہِ حظ چھُ سارِویو منٛزٕ سَستہٕ حظ یہِ یہِ چھِنہٕ حظ ڈِفر حظ کران تۄہہِ ما حظ چھُو یہِ کرالہٕ پورِ پٮ۪ٹھ یا دۅن کِلوٗ میٖٹرَن خٲطرٕ ضروٗرت تۄہہِ چھُو تۄہہِ چھُو نیبرٕ پٮ۪ٹھ یَنہٕ وٲلۍ حظ پٔژھۍ تۄہہِ چھُو پَتہٕ ییٚتہِ پٮ۪ٹھ شہرٕ پٮ۪ٹھ واتناوٕنۍ بَنگََس تَمہِ خٲطرٕ روزِ نہَ حظ اَلگ ریٹ اَگر حظ تۄہہِ کرٛالہٕ پورِ پٮ۪ٹھ تِم تَتھ چھِ اَلگ ریٹ تتھ چھِ یِوان کم کِلوٗ میٖٹر تِم چھِ یِوان واریاہ زیادٕ کِلوٗ میٖٹر تَمے حِسابہٕ چھِ ریٹ یہِ وۅں وۅنۍ حظ گوٚو چٲنی موٗجوٗب ترٛےٚ ساس کَم حظ گژھِ نہٕ کیٚنٛہہ ترٛےٚ ساس حظ چھُ ٹھیٖک آ تۄہہِ توہہِ کٔژ بَجہِ حظ چھُو نیرُن دَہ بَجے ایکزیکٹ ڈریور حظ واتہِ دَہہِ مِنٹہِ کَم دَہ تُہٕنٛدِس سُپاٹَس پٮ۪ٹھ حظ یُس تۄہہِ ضروٗرت آسٮ۪و